اَردہ ترٛےٚ زٕ ساس تہٕ پانٛژَس منٛز زاوُس بہٕ کُنوُہ شیٚے زٕساس تہٕ ژۄدہَس منٛز آو شُپیَن ڈِسٹرکَس سہلاب اَردہ ٲٹھ زٕ ساس تہٕ پنٛدہَس منٛز کوٚرُکھ مےٚ بیٚنہِ خاندَر کُنتٕرٕہ شیٚے زٕ ساس تہٕ اَردَہَس منٛز گوٚو مےٚ مول رِٹایر پنٛداہ شیٚے زٕ ساس تہٕ کُنوُہَس منٛز لوٚگ میون بوے آرمی منٛز